مین انسچوٗٹ اوس یِم اننت ناگ ڈس ڈسٹرکس منٛز چھُ اتہِ چھِ واریاہ زیادٕ اٮ۪جکیشن انسچوٗٹٕس تِکیٛازِ یہِ چھُ کٔشیٖرِ منٛز اگر أسۍ وٕچھو جموں اینٛڈ کشمیٖرس منٛز یہِ چھُ اکھ واریاہ بوٚڑ ڈسٹرک واریاہ بوٚڑ ڈسٹرک آسنہٕ سۭتۍ چھِ اتھ واریاہ زیادٕ پاپلیشن تہِ واریاہ پاپولیشنہِ آسنہٕ سۭتۍ چھُ اتھ واریاہ اٮ۪جکیشنل انسچوٗٹٕس تہِ اگر أسۍ مین کینٛہہ اٮ۪جکیشنل انسچوٗٹن ہنٛز کتھ کرو أسۍ ونو گۄڈٕنٮ۪تھٕے ساوتھ کیمپس یونیورسٹی چھِ اسلام آبادس منٛز امہِ پتہٕ چھُ وُمینٕز کالیج ڈگری کالیج بایِز آٮٔۍ ٹی آٮٔۍ چھِ ہایر سیٚکنڈری چھُ پرٛٮ۪تھ کُنہِ مےٚ باسان تحصیٖلس منٛز چھُ واریاہ واریاہ تحصیٖل لگ بگ چھِ ژورن پانٛژھن گامن منٛز چھِ اکھ اکھ اڑیٚن چھ أکِس أکِس گامس منٛز تہِ اکھ اکھ تہٕ ہایر سیٚکنڈریز تہِ چھِ واریاہ زیادٕ تِکیٛاز گورمینٹُک تہِ تہٕ مین اٮ۪جکیشن ہنٛد تیکن ہُنٛد تہِ مقصد تہِ چھُ ییٚلہِ اٮ۪جکیشن آسہِ أکِس قومس منٛز سُے قوم چھُ پکان برٛونٹھ سُے قوم چھُ ترقی کران اسلیے چھُ سٲنِس ڈسٹرکس منٛز تہِ واریاہ زیادٕ اٮ۪جکیشن فیسلٹیٖز اٮ۪جکیشنل انسوچوٗٹ یہٕنٛز اپرچوٗنٹیٖز اٮ۪ویلیبٕل سکوٗل کالیج یونیورسٹیٖز وکیشنل ٹرینٛگ سٲری انسچوٗٹ چھِ ییٚتٮ۪س اٮ۪ویلیبٕل اگر أسۍ دۄیمہِ یِم گٔیے گوٚرنمینٹ اگر أسۍ دۄیمہِ طرفہٕ کرو کتھ پریویٹ انسچوٗٹٕس پریویٹ انسچوٗٹٕس تہِ چھِ واریاہ زیادٕ البتہ اگر أسۍ کیپٹل سٹی ہنٛز کتھ کرو سرینگرٕچ کتھ کرو یِم تتہِ وُنکینس انسچوٗٹٕس چھِ تِم چھِ سٲنِس اسلام آباد ڈسٹرکس منٛز تہِ اٮ۪ویلیبٕل اگر أسۍ ڈی پی اٮ۪س کرو کتھ سُہ چھُ شہرٕ تہِ سُہ چھُ پرٛٮ۪تھ کُنہِ جایہِ سُہ چھُ سٲنِس اننت ناگس منٛز تہِ یہِ چھُ واریاہ فیمس سکوٗل یہِ چھُ امہِ برلا اوٚپن ماینڈٕس چھُ بیٛاکھ آکاش انسچوٗٹ چھُ تکشلہ انسچوٗٹ چھُ یا باقٕے یِم فیمس انسچوٗٹ چھِ تِم چھِ سٲری ؤنکیٚس سٲنِس اسلام آبادس منٛز اٮ۪ویلیبٕل یِم لُکن اصل ریٹ پٮ۪ٹھ تعلیٖم چھِ دِوان وۄنۍ اگر أسۍ فیٖس اٮ۪فوڈیبٕل فیٖس اتھ چھ واریاہ کیٹگریٖز یِوان اتھ چھُ گوٚرمنٹ تہِ بناوان اکھ دہ پٔرسنٛٹ شڈوٗل یِم غریٖب بچہِ آسن یتیٖم بچہِ آسن یِم بی پی اٮ۪ل کٹیگری منٛز آسن تِمن تِمن چھِ یہِ لگ بگ فری پرناون گوٚرمنٹس منٛز چھُ آلریڈی زِ موموٗلی فیٖس آسان سٲری آسان فری باقٮ۪ن اگر یِمن پریویٹ انسچوٗٹن منٛز تہِ شفٹ چھِ کران دہ پٔرسنٹ کوٹا چھُ وُنٛکٮ۪ن اٮ۪ویلیبٕل یِمن منٛز یِم غریٖب بچہِ چھِ اصل تعلیٖم حٲصِل کران یِمن پریویٹ انسچوٗٹن منٛز تہِ اتھ کمال کم پۄنٛسس پٮ۪ٹھ البتہ فیٖس تہِ چھُ واریہن سکوٗلن چھُ فیٖس تہِ یِم بٔڑۍ سکوٗل چھِ یِم پریویٹ سکوٗل تہِ چھِ تِمن چھُ فیٖس تہِ تِتھُے تِمن چھُ بٔڑۍ فیٖس تِمن چھُ فیٖس تہِ تِتھُے کورٕس لگ بگ لگ بگ چھُ ڈپٮ۪نٛڈ کران کورٕس چھِ سٲری اٮ۪ویلیبٕل البتہ یہِ چھُنہٕ لڑکہٕ سُنٛد ہے مینٹل ہٮ۪لٕتھ وُچھِتھ لڑکہٕ سُنٛد ذہٮ۪ن ذہٮ۪ن وٕچھِتھ گوٚو کُس لڑکہٕ کُس کورٕس کرِ چوٗز کُس لڑکہِ کمہِ کتھ فیٖلڈس منٛز گژھِ یہِ چھُ پتہٕ لڑکس پانس تام سُہ کُس کرِ چوٗز تہٕ سُہ کۭژاہ محنت کرِ کور کورس چھِ سٲری ہِوی البتہ یہِ چھ أکِس انسان سٕنٛز محنت سُہ کِس محنت کتھ فیٖلڈس منٛز کیٛاہ محنت کرٕ ییٚتہِ اگر موموٗلی أسۍ وٕچھو ییٚتہِ چھُ خار آسان ییٚتہِ چھُ نٲید آسان ییٚتہِ چھُ چھان آسان ییٚتہِ چھُ کرال آسان یہِ چھُ پننس پننس فیٖلڈس منٛز کران کٲم سُے چھُ زیادٕ فیمس گٔژھِتھ یِتھ پٲٹھۍ چھُ پرٛٮ۪تھ کُنہِ کورسس منٛز یُس یٖژہ محنت کرِ سُہ چھُ تیوٗت فیمس گژھان سُہ چھُ تیوٗت مشہوٗر گژھان